اَسَلامُ عَلیکُم بِسما گۄڈٕ ؤنِو تُہۍ مےٚ تُہۍ کُس کُس چھُو فیملی منٛز أسۍ حظ چھِ فیملی بٲژ کُل پانٛژھ تَتَھ منٛز چھِ یِوان ممی یِوان پاپہٕ چھِ یِوان بایہِ چھِ یِوان بیٚیہِ حظ چھِ مےٚ اَکھ لِٹٕل سِسٹَر اَچَھا ٹھیٖک ٹھیٖک تُہۍ چھو روزان ڈِسٹرک بَڈگامَس منٛز کِیُتھ چھو تۄہہِ باسان پَنُن ڈِسٹرک ڈِسٹرک حظ چھُ واریاہ لِحاظو ٹھیٖک تہٕ واریاہ لِحاظو چھنہٕ یہِ ٹھیٖک تہِ اَگر حظ أسۍ کَران چھِ ٹرانَسپوٹٕچ کَتھ واریاہ پرابلم چھِ اَسہِ وٕنکؠنَس نَظَر گَژھان پَننس ڈِسٹرکَس منٛز یا واٹَر فیسَلٹی چھنہٕ تِتھ کٔنۍ اَسہِ موجوٗد کہیٖنۍ نہٕ یا باقٕے چیٖز مَگَر کینٛہہ کینٛہہ چیٖز چھِ ییٚتہِ اَصل اَسہِ حظ چھِ اؠویلیبٕل اَصٕل سکوٗل یِمو کٔرمٕتۍ پروایِڈ کالیج فیسلٹی تہِ چھِ اصٕل ییٚتہِ آسان بیٚیہِ حظ چھِ وِزِ وِزِ چھ یِم تِم پروگَرام کَران اَسہِ گام گام یا أسۍ وٕچھو ڈِسٹرکَس منٛز ییٚمہِ سٟتۍ اسہِ لُکن منٛز چھِ اَکھ جانکٲری حٲصِل سَپدان زِ آز کُم چیٖز چھِ یِمو سٟتۍ حظ یہِ سَماجی یِم اَسہِ چھِ پرابلمٕز یِوان بوزنہٕ یا باقٕے حالانٛکہِ باقٕے پروگرام تہِ چھِ اَتہِ واریاہ مےٚ حظ چھُ فسٹہٕ کورسَس کوٚر مےٚ کَمپٕلیٖٹ وۄنۍ حظ چھس بہٕ دٔیمِس کورسَس کَھژَن وول سُہ حظ چھِ اؠم بی بی اؠس حظ چھس بہٕ کَران یُس حظ بہٕ یَتھ مٔلکَس منٛز چھس نہٕ کَران کینٛہہ بلکہِ چھس بہٕ نیٚبرٕ مٔلکَس رَشیاہَس منٛز کَران اَچَھا تُہۍ ؤنِو مےٚ تُہۍ چھو نیٚبرِمِس مٔلکَس منٛز کَران کیاہ فَرَق باسِیو تۄہہِ کَشمیٖرَس منٛز ہِنٛدوستانَس تہٕ بیٚیہِ یا ؤنکؠن چھو تُہۍ بیٚیِس مٔلکَس منٛز تَتھ تہٕ پَننس یَتھ مٔلکَس منٛز کیاہ فَرَق باسِیوو تۄہہِ واریاہ فَرَق حظ چھ نَظَر تَتہِ گَژھان اَگر حظ أسۍ کَتھ کَرو تَتِچ فیسلٹی حظ چھِ سُہ حظ چھِ ڈؠولاپٕڈ کَنٹری تہٕ حظ چھِ تِتھۍ تِتھۍ چیٖز یِم نہٕ مےٚ نَظَر وٕنیُک تانۍ گٔیہِ کٔشیٖر منٛز تِتھ کٔنۍ کِہیٖنۍ حالانٛکہِ گَژھان چھِ کٔشیٖر منٛز نَظَر مَگَر عام مَیعارَن پؠٹھ چھنہٕ تِم مےٚ نَظَر گَژھان کینٛہہ اَگر حظ أسۍ کَرو کَتھ ییٚتہِ حظ چھِ وِزِ وِزِ بِجلی چھِ وَنٛدَس منٛز نَہ آسان کہیٖنۍ یا کُنہِ ساتہٕ چھنہٕ آب فیسلٹی آسان تِتھ کٔنۍ کہیٖنۍ نہٕ یا اَگَر أسۍ وٕچھو باقٕے چیٖز سکوٗلِنٛگ اَگر أسۍ وٕچھو تِتھ کٔنۍ چھنہٕ اَتہِ اصَل وؠل اؠجُکیٹِڈ ٹیٖچَر آسان کہیٖنۍ نہٕ تہٕ اَگَر حظ ہُتِچ کَتھ کَرو نؠبرِم مٔلکَن ہٕنٛز تَتہِ حظ چھِ یم فیسلٹی آسان واریاہ اصٕل تَتہِ کِس تِمَن فیسَلٹی سٟتۍ چھُ اَکھ اَنسان سِیٚٹٕسفاے گَژھان تِکیٛازِ اَگر أسۍ تَتہِ وٕچھو ٹَرانَسپوٹ بجلی یا ایٚجُکیشَن تِیُتھ چھ تتہِ تمو سؠٹ اَپ آسان بَنومُت زِ اِنسان چھ تَتہِ سیٚٹسفاے گَژھان تہٕ پَتہٕ چھ تٔتِی اسہِ نَنان کٔشیٖر کوٗتاہ چھُ اَنٛڈَر ڈؠولاپِنٛگ کَنٹری وٕنہِ یا اَگر أسۍ اِنٛڈیِہٕچ کَتھ کَرو بَنِسبَت باقٕے مَژ نؠبرِم کَنٹری چھِ آسان اچھا تُہۍ ؤنِو مےٚ گوٚو تۄہہِ یِمَن چیٖزَن منٛز چھو تۄہہِ فَرَق باسان واریاہ بیٚیہِ کِیُتھ موسَم وَغیرَہ کیٛاہ فرق باسِیٛو تَتہِ کِس موسمَس تہٕ ییٚتہِ کِس موسمَس اَگَر موسمٕچ کَتھ کَرو تَتہِ چھُ موسمہِ گَرما تہٕ سَردا سَردا تُک موسمہِ سَردا تِمَے چھِ واریاہ واریاہ زِیادٕ آسان فار اؠگزَامپٕل اَگر ییٚتہِ چھِ موسمہِ گَرماہَس منٛز چھنہٕ تیٖژا گَرمی آسان کہیٖنٛۍ کُنہِ ساتہٕ چھِ ییٚتہِ آسان سَردی تہٕ مَگر تتیُک یُس موسمہِ گَرما چھُ سُہ چھُ اؠکٕسٹریٖم موسمہِ گَرما آسان مےٚ چھُنہٕ تِیُتھ موسَم ییٚتہِ کٔشیٖر گوٚمُت زانٛہہ تہِ نَظَر وۄنۍ اَگَر سَردٕچ کَتھ کَرو تَتہِ چھُ شِیٖن کۄٹھؠن تانۍ آسان لَگ بَگ تَتِچ سَردی تہِ چھِ واریاہ ییٚتہِ کہِ کَمپیرزَنَس منٛز واریاہ سَردِی آسان یہِ چھِ ڈِفرَنٕس مَطلَب تَتہِ چھُ آسان زِیادٕ پَہَن گَرَم تہٕ سَردِی تہٕ مےٚ حظ چھ باسان مےٚ یژھ کال مےٚ وٕچھ تتیِکۍ لُکھ چِھ پَریفَر کَران نان سپایسی تِم حظ چھِ یِہوے ہؠلدِی فوٗڈ کھؠوان زِیادٕ یَتھ نہٕ سٕپایِس آسہِ کِہیٖنۍ یا یُس نہٕ ڈِیٖپ فَراے گَژھِ کہیٖنۍ نہٕ تہٕ ییٚتہِ اَگر أسۍ وٕچھو ییٚتہِ چھِ أسۍ پَریفَر کَران زِیادٕ کَھانٛدَرَن پؠٹھ چھ أسۍ وازوان وٕچَھان واریاہ قٕسٕم چھِ ییٚتہِ آسان بَنِسبَت نیٚبرِمٮ۪و مٔلکُو تمَن چھِ آسان صِرِف ماز یا کۄکُر تَتہِ آسان نَظرِ مَگر کٔشیٖر منٛز چھِ اَسہِ سَتھ سِنۍ گَژھان نَظرِ رِستہٕ چھِ یَکٕھنۍ چھِ گۄشتاب چھِ کۄکر چھِ کَباب چھِ تہٕ ییٚتہِ چھُ تَتہِ نِش واریاہ چویسِز آسان اؠویلیبٕل بیٚیہِ چھِ ییٚتہِ سپایسی فوٗڈ آسان مَزٕدار تَتہِ چھُ مےٚ باسان کھؠن وِزِ یِہٲے تَتہِ چھُ آبَس منٛز تَراوان نوٗنا تیٖلا تہٕ بیٚیہِ کۄکَرا کَران تِم تَیار تہٕ کھؠوان آسان بِلکُل بِلکُل واریاہ زِیادٕ چھس بہٕ ییٚتِیُک کھؠن تہٕ ییٚتِیُک وازٕوان کَران مِس بیٚیہِ تُہۍ ؤنِو مےٚ یہِ تۄہہِ سٟتۍ آسَن واریاہ مٔلکٕکۍ بَچہِ پَران تہٕ کیٛاہ چھو تۄہہِ باسان ییٚلہِ تُہۍ اَلَگ اَلَگ مٔلکہٕ کؠن بَچَن سۭتۍ چھو کٔمنکیٹ کَران روزان کھؠوان چؠوان وۄتَھان بیٚہوان کیٛاہ چھو تۄہہِ باسان کُنہِ مَرحَلَس تانۍ چھِ یِوان گۄڈنؠتھ گۄڈنؠتھ سَختی تِکِیٛازِ یہِ چھِ سارنٮ۪ن پاے واریاہ مٔلکٕکۍ چھِ آسان بَچہِ تَتہِ اؠویلیبٕل بیٚیہِ چھِ آسان تِمَن واریاہ ڈِفرَنٹ کَلچَر چھُ آسان تَتہِ سُہ اپناونَس منٛز چھِ یِوان مٔشکِلات گۄڈنؠتھ مَگَر پَتہٕ یِتھُے یِتھُے وَقت چھُ گَژھان اَسہِ چھِ پانہٕ ؤنۍ پَتہٕ تَتہِ اَصٕل پٲٹھۍ اَکھ أکِس چھِ أسۍ زانان کَلچَر چھِ اؠڈیپٹ کَران زِ پَتہٕ چھ بیٚیہِ گَژھان اِنسانَس آسان چاہَتھ أنٛدرٕ بہٕ زانہٕ ہا ییٚمیُک کَلچَر ییٚمہِ مٔلکُک یِمَن لُکَن ہُنٛد ریٚہَن سیٚہَن کَتھ باتھ کَرنُک طَریٖق کھؠنُک کھؠن چؠن کیٛاہ چھُ تَتہِ زِ پَتہٕ چھ وَقت وَقت گَژھان تَتہِ چھُ پَتہٕ مَزٕ یِوان باقِٮ۪ن اِنسانَس سٟتۍ کٔمنِکیٹ کَرنَس منٛز تہٕ یِتھُے مےٚ وٕچھ یہِ زِ گۄڈنٮ۪تھ گۄڈنیٚتھ آو مےٚ حالانٛکہِ سَختِی مےٚ نہٕ کہیٖںٛۍ تہِ باقِٮ۪ن بَچَن تہِ آے سَختِی مَگر یُتھ یُتھ وَقت اَسہِ گوٚو اَسہِ گٔیہِ پانہٕ ؤنۍ اَصٕل پٲٹھۍ کٔمنِکیشَن اَسہِ حظ کٔر تَتہِ اصٕل پٲٹھۍ اَکھ دوستانہ تَعلُق کوٚر اَسہِ تتہِ قٲیِم زِ وٕنکؠنَس چھِ أسۍ سٲرِی مِلِتھ جُلِتھ اَصٕل پٲٹھۍ روزان تہٕ أسۍ چھِ اَکھ أکۍ سٕنٛدِس آ مٔلکَس یا کَلچَرَس زانٕنس منٛز واریاہ آ یہِ پَنٕنۍ یہِ تھاوان کیٛاہ چھِ اَتھ وَنان مَرضِی آسان بیٚیہِ چھِ أسۍ یَژھان أسۍ گَژھو واریاہ کینٛہہ زانُن اَکھ أکۍ سُنٛد کَلچَر بِلکُل بِلکُل چَلو بِسما واریاہ واریاہ زِیادٕ خوشی گٔیہِ تۄہہِ سٟتۍ کَتھ کَرنہٕ سٟتۍ تُہٕنٛز راے بوٗز اَسہِ کہِ تُہۍ کِتھ پٲٹھۍ چھو نؠبرِمِس مٔلکَس منٛز باقِٮ۪ن بَچَن سٟتۍ کِتھ پٲٹھۍ چھو تُہۍ ہیٚچھان کِتھ پٲٹھۍ چھو تُہۍ ایکٕسچینٛج کَران پَنُن تَھاٹٕس آیڈِیاز تہٕ چَلو واریاہ اصٕل لوٚگ تۄہہِ سٟتۍ کَتھ کران